انٛڈِیا ہک یُس ایٚجوکیشَن سِسٹَم چھ یہِ چھِ وارِیاہ زیادٕ اَصٕل اَتھ منٛز چھنہٕ کانٛہہ تہِ چیز أسۍ وَنو کہِ اَتھ منٛز چھِ کانٛہہ بُرٕ چیز سِواے أکہِ چیز سُہ گوٚو اِنفراسِٹرَکچَر یُس سُہ گورمیٚنٹ سکولَن منٛز آسان چھِ کہِ مےٚ وُچھ وارِیاہَن جایَن یم گورمیٚنٹ سکول چھِ وارِیاہ زیادٕ خَراب حالتہِ منٛز چھِ تہٕ أکِس اِنسانَس خٲطرٕ یُس نہٕ ایٚفٲڈ ہیٚکہِ کٔرِتھ اَتھ پرَیویٹ ایٚجوکیشَن سٔروِس تٔمس خٲطرٕ چھِ آسان خٲلی یِہے آپشَن لیٚفٹ کہِ سُہ گَژھہِ أکِس گورمیٚنٹ سکولَس منٛز تَتہِ کٔرِ سُہ پَنٕنۍ ایٚجوکیشَن حٲصِل مَگَر تَتھ خٲطرٕ گَژھہِ سُہ اِنفراسِٹرَکچَر تہِ تَتہِ آسُن کہِ ییٚتٮ۪ن اَکھ اِنسان فیل تہِ کَرِ تِژہ کہِ تٔمِس گژھہِ سُہ ایٚجوکیشَن حٲصِل گَژھُن وارِیاہَن جایَن چھِ یہِ گورمیٚنٹ سکول یہنٛد بِلڈِنگ چھِنہٕ تیٖژہ اَصٕل کیٚنٛہہ تہٕ یِم تَتہِ کَلاس روم چھ تِم چھ وارِیاہ زیادٕ پرٲنۍ تہٕ مٕکٕرۍ گٔمٕتۍ تہٕ یِم پَزَن امپرو کَرٕنۍ تہٕ گورمیٚنٹَس پَزِ یُتے یوت کَرُن کہِ یم سکول بَناوَن صاف نٔیۍ بَناوَن ییٚتٮ۪ن اَکھ اِنسان فیل تہِ کَرِ اَکھ سِٹوڈَنٹ فیل کَرِ زِ نہِ بہٕ چھُس ایٚجوکیشَن حٲصِل کَران نا کہِ تٔمِس گَژھہِ نہٕ باسُن یِتہِ کہِ بہٕ کَتھ جایہِ منٛز آوُس ییٚتہِ کیاہ ایٚجوکیشَن کرٕ بہٕ حٲصِل بیشَک اَسہِ پَزِ نہٕ اَکھ یا اَسہِ أسۍ ہیٚکو نہٕ ؤنِتھ کہِ تَتہِ یِژھ پَرناوَن وول آسہِ سُہ آسہِ تٔمِس آسہِ نہٕ کُنِچ پَیی تَتہِ آسہِ یِم ٹیچَر آسَن تِم چھِ ایٚجوکیٹِڈ تِم پَراوَن شُرِس اَصٕل مَگَر أکِس شُرِس گَژھہِ پننہِ جایہِ سُہ کانفڈِنٹ تہِ آسُن سُہ کانفڈنٕس گَژھہِ آسُن تٔمِس سُہ وَنہِ ہا کہِ نہ میون سکول چھُ اَصٕل تہٕ وارِیاہَن جایَن چھ اَکھ سِٹوڈَنٹ مَنٛدچھان تہِ یہِ وَننَس کہِ بہٕ کَتھ سُکۄلَس چھُس پَران کہِ ییٚلہِ سُکول آیہِ ییٚلہِ تٔمِس پاے آسہِ یِمَن نا چھِنہٕ سکول اَصٕل کہینۍ سُہ کیاہ ونہِ بیٚیِس کہِ بہٕ کَتھ سکولَس منٛز چھُس پَران ایٹ لیسٹہٕ اَگَر اِنفراسِٹرَکچَر اَصٕل آسہِ اَکھ اِنسان ہیٚکہِ اَکھ سِٹوڈَنٹ ہیٚکہِ مَطلَب پَرَوُڈ سان یہِ ؤنِتھ کہِ بہٕ چھُس یتھ گورمیٚنٹ سکولَس منٛز پَران کہِ اِنسان ونہِ نا یے گورمیٚنٹ سکول تہِ چھُ وارِیاہ بوٚڑ یہِ چھ اَصٕل اِمہِ کِنۍ اِنفراسِٹرَکچَر چھ اَصٕل پَڑٲے گٔے ٲسِتھٕے پَڑٲے منٛز چِھنہِ کانٛہہ کٔمی پَڑاے چھِ ہَر کُنہِ سکولَس منٛز اِنڈیا ہَس منٛز وارِیاہ زیادٕ اَصٕل بَٹ اَگَر اَتھ پٮ۪ٹھ اکھ گورمیٚنٹ دیان دی یہٕ ہیٚکہِ امپرو گٔژھتھ وارِیاہ زیادٕ سانہِ تہٕ آ فارین کَنٹریزَن منٛز چھ یِژٕے یٲژ فَرَق کہِ تِمَن یم گورمیٚنٹ سکول چھ یا کالج چھ تمیُک اِنفراسِٹرَکچَر چھُ وارِیاہ زیادٕ اَصٕل آسان تِمو بَنومُت حالنٛکہِ اَگَر أسۍ اِنڈیا ہَس منٛز نَظَر تَراوو یہے یۄس کٔمی چھِ اَسہِ اِنڈیا ہَس منٛز کہِ سانٮ۪ن سکولَن ہُِنٛد یِژھ بَناوَٹ چھ گورمیٚنٹ سکولَن ہِنٛد سۄ چھ وارِیاہ زیادٕ خَراب پرٲنۍ چھِ تِم چھِنہٕ ٹھیک یِوان کَرنہٕ کیٚنٛہہ اَگَر تِم ٹھیک گَژھن سُہ گَژھہِ وارِیاہ زیادٕ بِہتَر